وعلیکُم اسلام اَوا ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ ؤنِو ؤنِو ؤنِو حظ آ ہٕنٛہ آ ییٚتہِ چھِ واریاہ واریاہ ہُمِکۍ ایویلیبٕل ترٛےٚ پَبلِشر چھِ وِناس چھُ اکھ پَبلِشر کینٛدرا چھُ دوٚیُم آر گُپتا چھُ بیٛاکھ میٛانہِ حِسابہٕ روزوٕ آر گُپتا ٹھیٖک تِکیٛازِ تَتھ چھُ اَصٕل سیلبَس تہِ آسان نہ ٹَف چھُنہٕ کیٚنٛہہ سُہ چھُ مطلب میٖڈیَمس منٛز اَصٕل سُہ چھُ مطلب پرٛیِز حِسابہٕ درٛاو سُہ ٹھیٖک تہٕ سیلبَس حِسابہٕ تہِ تۄہہِ کۭتیٛاہ سیٹ چھِو نِنۍ لگ بگ ؤلِو تُہۍ بہٕ لیکھٕ کیٚنٛہہ چھُنہٕ پَرواے اَوا کیٛازِ نہٕ ڈِسکاوُنٛٹ کیٛازِ میلہِ نہٕ اَوا کیٛازِ نہٕ یُس تۄہہِ تُہۍ اَگر یوٗرۍ یِیِو پَتہٕ تُہۍ حظ وُچھِو پَتہٕ ییٚتہٕ تھٕے أسۍ کوٗتاہ گژھِ تہٕ کۭتیٛاہ سیٹ چھِو تۄہہِ نِنۍ بیٚیہِ گژھِ تَتھ ڈِسکاوُنٛٹ تٔتۍ تھٕے وُچھو پَتہٕ سۄ ہن تہِ

لگ بگ لگ بگ تُہۍ تھٲوِزیٚو ایٚوریجَس منٛز دٔہ چپٹر اَوا پرٛتھ کُنہِ بُک آسان ہے چھِ آسان چھِ اَڈین سَبجیکٹَن چھِ آسان پَنٛداہ تہِ مگر بہٕ چھُسو وَنان تۄہہِ اَڈین چھُناہ آسان کَمٕے اَڈین چھُ آسان سَتَے چپٹر مَگر بٔڈۍ نتہٕ اَگر تُہۍ زیادٕ چھِو دَپان زیادٕ زیادٕ چپٹر گژھَن آسٕنۍ تَتھ خٲطرٕ چھُ مےٚ بیٛاکھ وِناش اَوے ؤنیٛاو مےٚ تۄہہِ آر گُپتا روزِ ٹھیٖک تُہۍ ییٚمہِ ساتہٕ یِیِو تَمہِ ساتہٕ تۄہہِ کۭتیٛاہ سیٹ چھِو ٹوٹَل نِنۍ تَمہِ حِسابہٕ میلوٕ تۄہہِ لگ بگ دٔہ وُہ پٔرسنٛٹ ڈِسکاوُنٛٹ اَدٕ یِیِو تُہۍ جی ایس ٹی وَرٲے چھُ یہِ ڈِسکَاوُنٹ ٹھیٖک حظ چھُ تُہۍ یی زیٚو یوٗرۍ تہٕ ولہٕ أسۍ کرو پَتہٕ ییٚتی وُچھو کیٛاہ آسہِ کَرُن چلو اَچھا